ہولی چھِ آسان اِنڈیاہَس منٛز واریاہ اہم پھیٚسٹول اَتھ منٛز چھِ أسۍ رنٛگ اَنان واریاہ قٕسمو تہٕ پَتہٕ چھِ أکِس اَکھ مَتھان تہٕ یِہوے چھُ اِنڈیاہَس منٛز ساروی کھۄتہٕ اِمپاٹَنٛٹ پھیٚسٹِوَل اَتھ منٛز چھِ أسۍ رنٛگ أکِس اَکھ مَتھان